السَلامُ علیکُم وعلیکُم السلام ٹھیٖک چھُو حظ اہن حظ ٹھیٖک گَرٕ بارٕ چھا حظ ٹھیٖک اہن حظ آ آز اوٚن پٔتمہِ ونٛدٕ پٮ۪ٹھ آوُس بہٕ آز بیٚیہِ چھُو حظ ٹھیٖک اہن حظ آ پَلو حظ ٲسۍ نِنۍ ونٛدس خٲطر ونٛدس خٲطرٕ حظ ٲسۍ پَلو نِنۍ

جیہ اَہن حظ جَیکٹ حظ اوس نیُن بیٚیہِ حظ اوس نیُن ٹروزر مےٚ حظ اوس نیُن پیرشوٗٹ جیکٹ حظ اوس مےٚ نیُن اَہن حظ بیٚیہِ حظ اوس نیُن ٹروزر اَہن حظ جیکٹ کُس کُس حظ چھُ تۄہہِ نِش ایٚولیبٕل وٕنکٮ۪نس اَچھا کلر بٕلیک کلر اَچھا تیٚلہِ ہٲیو اَسہِ ٹروزرٕے آز ٹروزر ہٲیو حظ رٮ۪ڈ کلر ہٲیہُس پیوٗما ہُک یہِ چھُ ٹھیٖک حظ یہِ تھاو حظ سایڈس تُلِتھ اَچھا بیٚیہِ یِم حظ چھِ تھاوٕنۍ ژور پیس اہن حظ بیٚیہِ ؤنِو حظ یہِ بنہِ حظ یہِ بنیان ونیان سُویٹر اَچھا یہِ ووٗل وٲج اَچھا تُلِو حظ یہِ بِلو کلر اَچھا میروٗن مہ حظ آسہِ اہن حظ اہن حظ بیٚیہِ حظ ٲسۍ ٹوٗپۍ گٕلوٕز وٕلوٕز ضرورَت یہِ ہٲیو حظ اَصٕل پانس فَر وول یُس فَرٕ وول آسہِ أندٕر کِنۍ آسہِ پٮ۪ٹھ آسٮ۪س یہِ پٮیرشوٗٹ واٹر پروٗف اہن حظ تَلہٕ حظ یوکُن ہٲیو اَچھا امہِ نِش ہٲیو حظ تھوڑا یہِ لۄکُٹ سیز یہِ چھُ تھۄڑا بوٚڈ گَژھان کالٹی حظ ٹھیٖک تۄیہِ ہٲیو سَیز تھٲیو حظ تۄیہِ لۄکُٹ پَنس اَمہِ نِش یِم تہِ حظ چھِ تھاوٕنۍ ژور اہن حظ بیٚیہِ لیٚڈیٖز گُلوٕز زٕ لیٚڈیٖز لیٚڈیٖز حظ چھِ ضرورَت لیٚڈیٖز گُلوٕز زٕ یہِ کہِ یِم زٕ تھاوُس بیٚیہِ کَر واتن جیکٹ مطلب بٕلیک کلر بیٚیہِ ٹروزر اَچھا اَکوُہ دسمبر تانۍ حظ اَنہٕ نٲیزیو مےٚ چھُ پتہٕ نٮ۪بر گَژھن اَچھا چَلو ٹھیٖک حظ چھُ بیٚیہِ چھُو حظ گَرٕ بار ٹھیٖک چَلو کٔرو حظ تۄیہِ یِم یِم چیٖز پیک تہٕ آز نِمو یُتُے تیٚلہِ چَلو ٹھیٖک حظ چھُ السلام علیکُم